گگڑو تہٕ کاکروچَن نِش پَنُن کِچَن تہٕ باتھروٗم صاف تھاونہٕ خٲطرٕ پَزِ اَسہِ تِم صاف تھاؤنۍ تَپٲرۍ پَزِ صفٲیی کَرٕنۍ تَپٲرۍ پَزِ نہٕ یِم اَسہِ ہُہ یا چاہے کیٚنہہ کھٮ۪وان چھِ سُہ پَزِ نہٕ اَسہِ تَپٲری ترٲوِتھ ژھنُن کیٚنہہ تَمیُک نیُک چوٗرنہٕ وَغیرہ سُہ پَزِ نہٕ اَسہِ تَپٲرۍ ترٲوِتھ وٲوِتھ ژھنُن کیٚنہہ اَسہِ پَزِ تَپٲرۍ واریاہ زیادٕ صفٲیی تھاوٕنۍ اَسہِ پَزِ یہِ ہسا دۄہے یۄس اَسہِ یِم لژھ چھ آسان سۄ پَزِ اسہِ یہِ گِندگی چھِ آسان سۄ پَزِ اَسہِ دۄہے ترٲوِتھ ژھنٕنۍ بیٚیہِ یِم جایہِ خٲلی آسان یپٲرۍ کریکس آسن یَپٲرۍ کانہہ زوٚد آسہِ یا جٲلۍ وٲلۍ آسَن تِم جایہِ پَزن اَسہِ بَند تھاوٕنۍ سیٖل کٔرِتھ تھاوٕنۍ تہٕ اَگر مطلب اَسہِ باسیو کیٚنہہ باسیو تیٚلہِ پَزِ اَسہِ پیسٹ کَنٹرول دوا اِستعمال ہٮ۪کُن کٔرتھ بیٚیہِ پَزِ اَسہِ ہوشیار تہٕ خَبردار روزُن تہٕ صاف صفٲیی ہُند زیادٕ خَیال تھاوُن تاکہِ یِم ہٮ۪کَن نہٕ سٲنِس کِچنَس تہٕ باتھروٗمَس منٛز أژِتھ کیٚنہہ یِم گَگر تہٕ یِم کاک روچ یِمَو نِش دوٗر بَچنہٕ خٲطرٕ گژھِ اَسہِ گۄڈٕ مین اکھ چیٖز چھُ سُہ پَزِ اَسہِ صفٲیی ہُند خاص خیال تھاوُن